وعلیکُم سَلام اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ بَس حظ ٹھیٖک تُہۍ چھِو حظ سٔنو سِکیٖپ ہُڈے ہوٹل پٮ۪ٹھ اَسہِ حظ اوس روٗم بُک کَرُن تُہۍ ؤنِو مےٚ یہِ مےٚ حظ چھُ آتھوار ژٔنٛدروار ضروٗرت مےٚ حظ چھُ آ سِنگٔل بیڈ ضروٗرت تُہۍ ؤنِو حظ مےٚ یہِ اے سی چھا تَتہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ آ تُہۍ ؤنِوحظ مےٚ مےٚ کوٗتاہ چھُ دیُن پۅنٛسہٕ کٲتیٛاہ چھِ مےٚ دِنۍ اَتہِ آ یہِ چھوٗٹ میلہِ نا کِہیٖنٛۍ وۅنۍ کٔرۍہوس حظ اوٚکُن یِکُن کیٚنٛہہ یِتُے گژھِ سا تُلِو حظ ٹھیٖک حظ چھُ أسۍ حظ یِمَہو تیٚلہِ آتھوارِ ژٔنٛدر وارِ ٹھیٖک حظ ٹھیٖک چھا تُلِو حظ ٹھیٖک چھُ اَچھا وعلیکُم سَلام اَسلام علیکُم